یۄس لیٚکھٲیی چھِ لکھاوٹ چھِ یہِ چھےٚ نان فِکشَن یہِ چھُسَن بہٕ پَننہِ جایہِ اَتھ چھُس بہٕ تَرجیح دِوان یہِ چھَ نان فِکشَن تہٕ یُس میون پَسَنٛدیٖدہ لیٚکھَن وول چھُ تِم چھِ زٕ اکھ چھُ تِمو مَنٛز ڈاکٹَر علی شریعتی تہٕ بیاکھ چھ شہیٖد مُرتضیٰ مُطَہری واریاہ کینٛہہ تہٕ پننہِ لیٚکھٲیی سۭتۍ تِمو ہیٚچھنو وُس بہٕ دیٖنُک اَصلی مَفہوم تہٕ دیٖندٲری اصل مَفہوم تہٕ حَقیقَتُک دیٖن تہٕ تِمَن نِش ہیٚوچھ مےٚ تَمَدُن ثَقافَت تہٕ اِنفرٲدی زِنٛدگی زِنٛدگی گُزٲرٕنۍ طور طٔریقہ یُس حقیقَتُک دیٖن چھُ یُس قرانِ مجیدُک دین چھُ